ہٮ۪لو تُہۍ چھُو حظ پٔلازا ریسٹورَنٛٹ وٲلۍ ٲ مےٚ حظ اوس کوٚرمُت آرڈَر پیٖزا اَکھ تُہۍ چھُو ہوم ڈیلوٕری دِوان اَتہِ مےٚ اوس پیٖزا اَکھ آرڈَر کوٚرمُت یُتھٕے حظ سُہ ہوم ڈیلوٕری وول سٲنِس گیٹَس پٮ۪ٹھ ووت یُتھٕے مےٚ تٔمِس سُہ پیٖزا یُس مےٚ آرڈَر کوٚرمُت اوس یُتھٕے مےٚ سُہ تٔمِس روٚٹ تہٕ مےٚ حظ کٔر تٔمِس پیٚمنٹ تِہ تٔتی تہٕ پانہٕ ژایَس اَنٛدَر سُہ ہوم ڈیلوٕری وول تُہٕنٛد حظ دراو یُتھٕے حظ بہٕ اَنٛدَر ژایَس مےٚ کھُلو سُہ تُہٕنٛد سُہ پیٖزا یُس مےٚ آرڈَر اوس کوٚمُت تَتہِ حظ وُچھ مےٚ ژھورُے سُہ یعنے سُہ پیک اوس نہٕ ژھورُے یعنے تَتھ ٲسۍ پیکِنٛگ کٔرِتھ انٛدٕرٕ اوس نہ تَتھ منٛز پیٖزا کِہیٖنۍ تہِ تَتھ منٛز ٲسٕکھ تھٲیِمٕتۍ بٔرگَر زٕ اس لیے حظ چھ سۄ بہٕ تۄہہِ جلدی وَنان زِ تُہۍ یِیوٗ واپَس یہِ آرڈَر تُلیو واپس مےٚ سوٗزیو نوٚو آرڈَر اگر نہ حظ تۄہہِ سوٗزو بہٕ حظ تُلَو اَتھ خلاف ایٚکشَن یعنے تۄہہِ خلاف یِیہِ ایٚکشَن نِنہٕ اس لیے اگر مےٚ آرڈَر کوٚرمُت اوس تۄہہِ کیٛازِ چھُو مِس تھومُت اَتھ منٛز یہِ پیٖزا تۄہہِ کیٛازِ چھُو اَتھ منٛز بٔرگَر زٕ تھٲیِمٕتۍ تہِ سوٗزٕمُت اِتھٕے کَنہِ جلد آز جلد سوٗزِوُن حظ یہِ پَنُن پی یہِ ہوم ڈیلوٕری وول واپَس یُتھ یہِ یہِ واپَس تُلہِ یِم بٔرگَر زٕ اوٚرٕ سوٗزیوٗ مےٚ پیٖزا نَتہٕ حظ کَرَو بہٕ کَمپٕلینٹ درج تُہٕنٛدِس ناوَس پٮ۪ٹھ